اگر بہٕ کتھ کرٕ پننہِ علاقٕچ پننس علاقس منٛز چھُس بہٕ آز کالہٕ پگہہ بوزان فلحٲنی نفرس ہیوٚت ہوٗنۍ ژوٚپ فستٲنی نفرس ہیوٚت ہوٗنۍ ژوٚپ بیٚیہِ چھُس بہٕ بوزان وتہِ چھِ واریاہ زیادٕ کیمۍ پھٔہلے مٕتۍ یِتھ کٲٹھۍ زَن مٔہۍ چھِ تٔم چھِ پھٔہلے مٕتۍ تِم چھِ ٹۄپہٕ دِوان تِمو سۭتۍ چھِ بٮ۪مارِ گژھان یِم ہوٗنۍ ژوٚپ یہِ چھ آسان واریاہ زیادٕ أکِس انسان سٕنٛدِ خٲطرٕ خطرٕ کہِ ییٚتہِ چھِ تِم واقع تہِ گژھان یِم زن ہوٗنۍ ژپٮ۪و سۭتی موٗدۍمٕتۍ چھ بیٚیہِ چھِ گژھان أڈۍ گژھان اڈِ لیٚکۍ گژھان تِمو ہوٗنۍ ژپٮ۪و سۭتۍ یِمو بیٚیہِ چھِ مہٮ۪و سۭتۍ یِم مٔہۍ چھِ ٹۄپہٕ دِوان تِمو سۭتۍ چھِ گژھان بٮ۪مارِ ملیریا چھُ گژھان یِمو ہوٗنۍ ژپٮ۪و تہٕ مہٮ۪و نِش بچنہٕ خٲطرٕ چھُ اسہِ اکُے طٔریٖق اسہِ پزِ پنُن اوٚند پوٚک واریاہ زیادٕ صاف تھاوُن بیٚیہِ گژھِ زیادٕ کھۄتہٕ زیادٕ کوٗشش کرٕنۍ آوارٕ گژھِ پزِ نہٕ نٮ۪بر نژُن اسہِ کینٛہہ زیادٕ تر گژھِ پننٮ۪ن گرن منٛزٕے بِہُن بیٚیہِ اگر أسۍ اوٚنٛد پوٚک صاف آسہِ نہ ییہِ کیوٚم یِکُن نہ یِیہِ باورٕ ہوٗن یِکُن یُس زن ژوٚپ آسہِ دِوان تِم یِن نہٕ سٲنِس علاقس کُن